أسۍ ییٚلہِ صبُحس چھِ وۄتھان نندرِ کران چھِ برٛیٚش ویٚش پَتہٕ چھِ أسۍ آسان آملیٹ کانٛہہ چھُ کھٮ۪وان آملیٹ بہٕ چھَس کھٮ۪وان یِتھٕے کٲٹھۍ ٹھوٗل سِوِتھ ٹھوٗل چھَس بہٕ کھٮ۪وان سُے بیٚیہِ چھَس بہٕ تھٔنۍ بَٹر یۄس آسان چھِ چھَس بہٕ سۄ تراوان چایہِ کَپس منٛز اَنان چھِ أسۍ أسۍ چھِ گرے بَناوان ژۄچہِ اَتھٕ ژۄچہِ کٲشرِ کٲشر پٲٹھۍ چھِ تِمن وَنان پھُلکہٕ أسۍ چھِ بَناوان یِمن گرے کالچین تھاوان بَنٲیِتھ یا صبُحن تھاوان سُلے تھاوان مٔمی تھاوان بَنٲیِتھ یا پانہٕ وۄتھان سُلے تہٕ بَناوان کھٮ۪وان چھِ أسۍ سۄے ژوٚٹ ووٚٹ اَصٕل پٲٹھۍ بیٚیہِ چھُ آسان تَتھ تھٔنۍ آلریڈی کَپس ترٲے تھٕے تہٕ تھاوان چھِ أسۍ سۄے پَتہٕ چھِ بَجان چھِ دہ دہ ساڈٕ دہ چھِ بَجان تہٕ کران چھِ أسۍ لیٚپٹن چاے چھےٚ ون کیٛاہ چوان چھِ أسۍ لیٚپٹن چاے اَصٕل پٲٹھۍ ٹھیٖک پٲٹھۍ اکھ اکھ کَپ چھِ أسۍ سٲری چیوان تَتھ سۭتۍ تہِ چھِ أسۍ کھٮ۪وان بٲکِر کھٔنۍ اکھ اَنان چھِ تِم کانٛدرَس نِش تِمہِ ساتہٕ سۄ ژوٚٹ کھٮ۪وان چھِ أسۍ بٲکِرکھٔنۍ اکھ کانٛہہ چھُ کھٮ۪وان زٕ تہِ تہٕ مۄکلاوان چھِ أسۍ چاے واے چیٚتھ پَتہٕ یوٚتام بہہ بہہ چھِ بَجان بہہ بَجنَس تانۍ چھِ أسۍ کھٮ۪وان منٛزٕ فروٗٹٕس تہِ منٛزٕ چھِ کھٮ۪وان ژوٗنٹھ چھِ کھٮ۪وان گرِ یِم ژیرٕ چھِ آسان تِم چھِ کھٮ۪وان گرِ چھُ آسان ژَنُن سُہ چھِ کھٮ۪وان یا کُنہِ ساتہٕ چھُ ڈوٗن آسان أسۍ چھِ ڈوٗن تہِ ہٮ۪کان کھٮ۪تھ بیٚیہِ چھِ أسۍ ٹنٛگ آسان ٹنٛگ تہِ چھِ کھٮ۪وان بیٚیہِ چھِ گرِ آسان لٲر وٲر یہِ سَبزی چھِ آسان یا دُکان پٮ۪ٹھ چھِ اَنان یہِ فروٗٹٕس ووٗٹس اَنان چھِ دَچھ وَچھ تہٕ کھٮ۪وان چھِ أسۍ بہہِ بَجہِ تام یٖی امب کھٮ۪وان بہہ چھِ بَجان بہہ ساڈٕ بہہ اکھ بَجے چھِ أسۍ پَتہٕ بَتہٕ کھٮ۪وان بَتَس سۭتۍ چھِ أسۍ آسان اَسہِ سیُن اَسہِ چھِ سَبزی أسۍ چھِ گریٖس اَسہِ چھِ سَبزی آسان گَری اَسہِ چھِ آسان سۄ اَصٕل کالٹی تَتھ چھِنہٕ مِلاوَٹھ وِلاوَٹھ آسان کِہینۍ چاہے سُہ ہاکھ ٲسِنۍ چاہے سُہ وانگن ٲسِنۍ چاہے سُہ ٹماٹر ٲسِنۍ چاہے سُہ پھُل گوٗپی ٲسِنۍ چاہے سُہ مَٹر ٲسنۍ چاہے سُہ گازرِ تہِ چھِ اسہِ آسان گرے مُجہِ تہِ چھِ اسہِ آسان گرے صلاد ہر کیٚنٛہہ چھُ آسان اَسہِ گرے أسۍ چھِ سُہ کھٮ۪وان بَتس سۭتۍ اَصٕل پٲٹھۍ آسان چھِ أسۍ اَسہِ چھِ آسان پایٖی یہِ چھُ پِیوٗر اَتھ چھنہٕ مِلاوَٹھ وِلاوَٹھ کِہینۍ چھِ أسۍ اَصٕل پٲٹھۍ کھٮ۪وان سُہ گرِ پَتہٕ چھُ یِتھٕے کٲٹھۍ بَجان چھِ أسۍ آسَان مۄکلاوان چھِ أسۍ بَتہٕ وَتہٕ کھٮ۪تھ ڈوٚڑِ بَجے چھِ أسۍ بَتہٕ وَتہٕ مۄکلاوان کھٮ۪تھ ڈوٚڑِ بَجہِ پٮ۪ٹھ چھِ أسۍ پَتہٕ پٲ پیاران گنٛٹس ڈوٚڈس گنٛٹس ییٚلہِ پَتہٕ بیٚیہِ مےٚ چھِ لگان پَتہٕ بیٚیہِ بۄچھٕ بہٕ چھَس پَتہٕ بیٚیہِ فروٗٹس کھٮ۪وان بہٕ چھَس اَنان کیلہٕ چھَس کھٮ۪وان تِمٕے بہٕ چھَس گرِ ژوٗنٛٹھ اَسہِ چھِ آسان ژوٗنٛٹھ چھِ أسۍ چھِ گریٖسۍ اَسہِ چھِ ژوٗنٛٹھ گرے چھِ أسۍ ژوٗنٛٹھ کَتراوان چھِ أسۍ کھٮ۪وان یِتھٕے کٲٹھۍ ژوٗنٹھ ووٗنٛٹھ اَصٕل پٲٹھۍ پَتہٕ یِتُھے بَجان چھِ ژور ہِش تہٕ ژورِ بَجہِ چھِ أسۍ اَسہِ چھِ کٲشرین عادت أسۍ چھِ نوٗن چاے چیوان کالچٮ۪ن ژورِ بَجہِ أسۍ چھِ چیوان ژورِ بَجہِ نوٗن چاے وُن چاے اَصٕل پٲٹھۍ نوٗن چاے مۄکلٲو چھٮ۪تھ اَصٕل پٲٹھۍ بَجان چھِ شام شام وقتَن چھِ أسۍ اَسہِ چھُ أسۍ چھِ آسان کامہِ تھکان چھِ آسان أسۍ چھِ شامَن چیوان لیپٹن چاے یا لیٚپٹن چاے یا کانٛہہ چھُ نہٕ چیوان تہِ کانٛہہ چھُ چیاون أسۍ چھِ چیوان شامَن لیپٹن چاے اَصٕل پٲٹھۍ پَتہٕ ییٚلہِ شام بَجان چھِ پَتہٕ چھِ أسۍ یِتھٕے کٲٹھۍ بَہتھ آسان کران چھِ آسان گرے کَتھ کَتھ کتھ کتھ یوٚتام بَجان چھِ دہ کالچین دہ دہہِ بَجہِ چھِ أسۍ بیٚیہِ کھٮ۪وان تِتھٕے کٲٹھۍ بَتہٕ کھٮ۪وان چھِ أسۍ پانے اَسہِ چھِ سَبزی آسان گریےاَسہِ چھنہٕ اسہِ چھِ آسان پایٖی یَتھ چھُ نہٕ مِلاوَٹھ رَنان چھِ أسۍ کُنہِ ساتہٕ رَنان ٹَماٹرکُنہٕ ساتہٕ رَنان وانگن کُنہِ ساتہٕ رَنان مَٹر کُنہِ ساتہٕ رَنان ہاکھ